بَڈگامٕچ ایٚڈمنِسٹریشَن ہِنٛز پولٹِکَل سٹرٛکچَرٕچ کَتھ کَرٕ مےٚ چھُنہٕ باسان تِمو چھِ زیادٕ کٲم کٔرمٕژ کیٛازِکہِ اگر أسۍ بَڈگامَس کُن نظر چھِ ترٛاوان سُہ چھُ دَہ ؤری پَتھ باقیو چیٖزو نِش سُہ گژھِ وٕنکیٚس آسُن دہ ؤری برونٛٹھ کیازِ کہِ سُہ چھُ سرینَگرَس نزدیٖک بیٚیہِ یِم اَگر وَتَن ہِنٛز أسۍ کَتھ کَرو تَتہِ چھِ سَڑکہٕ تیٖژاہ تیٖژاہ مطلب خراب بہٕ ہیٚکہٕ نہٕ ؤنتھی اگر بہٕ بیمنہ ہٕچ کتھ کرٕ ریٖسَنٹلی اگر کینٛہہ دۄہن برونٛٹھ کتھ کرو تَتھ چھِ گٔمٕتۍ اَکھ ؤری آو تَتھ گژھنَس سَڑک ٲس خراب اگر نہٕ لُکھ نیرہَن سَڑکَن پٮ۪ٹھ ایٚڈمِنِسٹرٛیشَن کَرِہا نہٕ کِہیٖنۍ یِم سٲنۍ ایم ایل اے صٲب چھِ تِم کَرِہن نہٕ کِہیٖنۍ پَنچایَت وَنچایت اَمیُک مُت اَمیُک چھَنہٕ مےٚ زیادٕ پاے کینٛہہ مگر اٮ۪ڈمِنِسٹرٛیشَن یِم سٲنۍ ایم اٮ۪ل اے صٲب چھِ یا باقٕے پُلٹِکَل پاٹیٖز تَتہِ تِمو بَنایمَژٕ چھِ تَتہِ چھِنہٕ تِم کٲمہ وٲمَہ کَران کینٛہہ تِمَن گَژھَن آسٕنۍ رۄپِیہِ یِنۍ تِم تھاوان تِم چَندَس مَنٛز